اسَلام علیکُم جِناب ٹھیٖک چُھ حظ اَوہ ٹھیٖک مسروٗر صٲب چھِوا بہٕ حظ چھُس ییٚتِنٕے روزان حظ ہمسایہِ حظ چھُ سو سَر مےٚ حظ بوٗز تُہۍ چھُ یَتھ زٔمیٖنَس سۭتۍ کَران نہ تُہۍ چُھ ہٮ۪وان کٕنان یہِ مےٚ حظ چھِ زٔمیٖن کٕنُن نہ مےٚ حظ چھِ زٔمیٖن کٕنُن اَوہ خٲرٕے اوس مےٚ ٲس بیٚیہِ جایہِ ہیٚون نَہ حظ نَہ سختی آیہِ نہٕ کینٛہہ اَوہ اَوہ کِرمٕے چھِ روزان خۄشِک خۄشِک اَوہ اَوہ ٲبی تہِ چُھ اَوہ ٲبی تہِ چھُ اَوہ سڑکہِ پٮ۪ٹھٕے چھُ اَوہ کُلۍ تہِ چھِ اَتھ چھِکھ دِتمٕتۍ کُلۍ تہٕ وۄنۍ لوگُن نہٕ دیُٚن کینٛہہ تہٕ وۄنۍ وۄنۍ لاگہِ دیُٚن کُلۍ ہَے چھِ ژوٗنٛٹھۍ کُلۍ ژوٗنٛٹھۍ کُلۍ اَوہ اَوہ ژوٗنٛٹھۍ کُلۍ چھِ حظ اَوہ اَوہ وۄنۍ وۄنۍ لاگہِ دیُٚن فصٕل سڑک چھےٚ سٲرٕے ٹھیٖک تُہی ؤنِو تُہۍ کیاہ دِیو مَرلَس ہے نَہ حظ تُہۍ ؤنِو تُہۍ کیاہ چھُ دِوان مَرلَس تَمہِ حِسابن وَنہٕ پَتہٕ بٕتہِ اَتٮ۪ن چھِ اَتٮ۪ن چھِ کٕنان اَتٮ۪ن کُن دۄیو ترےٚ یو پٮ۪ٹھ لَچھِ مَرلہٕ اَوہ اَوہ یہِ چھُ لگ بگ دہ بَہہ مَرلہٕ اَتٮ۪ن دہ بَہہ مَرلہٕ

کَتہِ ییٚتہِ ہَے کُن وا تیٚلہِ چھِ بیٚیہِ چھِ ییٚتہِ تہٕ مَگر تَتہِ چھُ پُرن نہ اَتھ گَژھِ نہٕ اَمہِ کم کینٛہہ تیٚلہِ چھِ پُرن تہٕ اَگر تُہۍ ؤنِو تیٚلِہ کٕنَو سۄے نہ نہ خۄشِک سُہ چھِ روڑس پٮ۪ٹھ سُہ چھِ ٹنٛگہٕ ہارِ روڑس پٮ۪ٹھ اَوہ اَوہ سُہ چھُ دہ سُہ چھُ لگ بگ ترٛکھ اَتٮ۪ن اَوہ اَوہ اَوہ جاے واریاہ اَصٕل سورُے توٚتَن تانۍ چھِ توٚتام برابر سڑک چھِ تتھ حظ کَڑان اَوہ تَتھ چھِ برابر توٚتانۍ سڑک ترٕٛہ پٕھٹ لگ بگ آب واب چھِ تپٲری اَوہ سورُے تَتہِ چھِ واٹر سَپلاے تَپٲری بٔڑ گٲڑۍ بٔڑ گٲڑۍ چھِ کھَسان سُہ چھِ نَہ نَہ پرٛابلِم ورابلِم چَھنہٕ کِہیٖنۍ تتھ پنٛژاہ ساس لَگہِ واتہِ ہس پنٛژاہ ساس

تُہۍ ؤنِو تُہۍ کۭژاہ ؤنِو وۄنۍ تٔتھۍ کَرو کینٛہہ تُہۍ دِیو یَتھ پانہٕ تہِ نظر گۄڈٕ تہٕ پَتہٕ ؤنِو تُہۍ اَوہ اَوہ اَوہ

تُلِو حظ کینٛہہ چُھنہٕ تیٚلہِ پَرواے پَتہٕ وٕچھِو تیٚلہِ ییٚتی پَتہٕ کیاہ کرو تہٕ